ہیٚلو وعلیکُم سَلام جِناب ٹھیٖک آ أسۍ کیٛاہ با چھِ أسۍ چھِ کسٹٕمر اَسہِ أسۍ واریاہ ایٹَم ضروٗرت اَسہِ ؤنۍتو تۅہہِ چھُ نِش شالیٖن ایٚویلیبُل تُہۍ چھُوا گۄڈٕ دُکانٛدارٕے شاپ کیٖپرٕے آ تۄہہِ چھُو حظ مرژٕوانٛگَن چھُوا تۄہہِ اَتہِ مرژٕوانٛگَن کالٹی کِژھ کالٹی کِژھ پرٛایس سا کیٛاہ چھُ ڈِسکاوُنٛٹا چھُ کالٹی پرٛایس کیٛاہ چھُس آ آ آ سا تُہۍ ؤنۍتو مےٚ تھٲوِتو یہِ نوٗن چھُوا کَمپٔنی کۄس چھَو آ آ چاے چھُوا چاے آ صابَن صابَن چھَوا صابَن تۄہہِ کَتہِ چھُو یہِ دُکان آ کَتٮ۪ن آ مٔلِک پورِ نِش تُہۍ کٔژِ بجہِ چھُو آسان اَتہِ

ٹھیٖک چھُ بہٕ واتہٕ پَگاہ ٲٹھ بَجے بیَن آ اَسا تہٕ بہٕ واتہٕ پگاہ دَہ بَجے تہٕ پَتہٕ والہٕ بہٕ یہِ لِسٹہٕ کیٛاہ چھُ یہِ سامان مےٚ کھارُن مگر ڈِسکاوُنٛٹ کٔرِو تُہۍ آ یہِ کالٹی والٹی چھِ یہِ زَبردَس یِنہٕ پَتہٕ پَگاہ آ تۄہہِ نِش تۄہہِ نِش بَنہِ پرٛٮ۪تھ کیٚنٛہہ چیٖز بَنہِ نا صابَن نوٗن چاے لیٚدٕر آ آ آدٕ سا تُلِو حظ ٹھیٖک چھُ أسۍ واتو پگاہ